ہیٚلو اَسلامُ علیکُم آ تُہۍ چھُو حظ ڈاکٹر رٔضِیا آ تُہۍ چھِو أسۍ چھِ روزان آ پا پَتھ اَسہِ اوس تۄہہِ نِش ایپوِاینٛٹ ایپوِانٛٹمٮ۪نٛٹ ضروٗرت نہَ حظ نہَ مےٚ اوس تھوڑا ٹٮ۪نٛشَن اَتھ کیٛاہ وَنان اوسُم تھوڑا گژھان نِیٚنٛدرٕ نہٕ نیٚنٛدر یہِ تُہۍ چھُو نا حظ سایکالجِسٹہٕ آ مےٚ نہَ حظ یِوان نہَ حظ چھِم یِوان نیٚنٛدٕر نہَ چھِ مطلب اَتھ کیٛاہ وَنان ٹٮ۪نٛشَن چھُ آسان یوٚہَے سۄ ویٖکنٮ۪س چھُم آسان خبر کیٛاہ چھُم گژھان یوٚہَے ہارٹ بیٖٹِنٛگ تہِ گژھان تیز أتھۍ أتھۍ مُتعلِق اوس مےٚ وَنُن نہَ نہَ ویسے چھُنہٕ سِٹرٛس کِہیٖنٛۍ نہٕ نہَ نہَ تِتھٕ پٲٹھۍ تہِ چھنہٕ کیٚنٛہہ پرٛابلِم تہٕ یِوٚہَے ہارٹَس چھُم دَم گژھان خبر کیٛاہ چھُم گژھان مطلب نیٚنٛدرٕے نہٕ یِوان لیٚزیٖنٮ۪س صحیح آسان خبر یہِ کیٛاہ دٔلیٖل چھِ مےٚ اَہَن حظ اَچھا اَچھا اَچھا ٹھیٖک چھُ اَچھا اَچھا ٹھیٖک ٹھیٖک اَچھا ٹھیٖک اَچھا ٹھیٖک ٹھیٖک یِتھٕ پٲٹھۍ ما چھِ کیٚنٛہہ پرٛابلِم وابلِم ہارٹَس چھِ مطلب گژھان ہارٹ بیٖٹِنٛگ چھِ گژھان زیادٕ مطلب زیادٕ پَہَم نہَ نہَ اَمہِ کِنۍ چھُ نہَ حظ نہَ کیٚنٛہہ چھُی نہٕ تھایرایِڈ تہِ چھُی نہٕ اَچھا ٹھیٖک ٹھیٖک بیٚیہِ چھُ اَسہِ اَچھا ٹھیٖک ٹھیٖک اَدٕ حظ ٹھیٖک ٹھیٖک یہِ کوٚت چھُ یُن الشِفا تہٕ کٔژٕ بَجہِ پا اَچھا کٔژِ بَجہِ چھِ یُن کٔژ بَجہِ یِمو ساڑٕ پانٛژھ ٹُو ٲٹھ اَچھا ٹھیٖک ٹھیٖک اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ اَدٕ حظ بِہِو رۄبَس حوال اَدٕ حظ بِہِو رۄبَس حوال